اگر أسۍ وُچھو وُنٛکیٚس یُس لوکل کِرکٹ چھُ ییٚتہِ کٔشیٖرِ منٛز چَلان سُہ چھُ بٔڑِس عُروٗجس منٛز چَلان ییٚتہِ چھُ ہر کُنہِ گامس منٛز وُنٛکیٚس یِوان ٹرٛافیٖز نِکالنہٕ ٹورنامیٚنٛٹ چھِ یِوان نِکالنہٕ یَتھ منٛز ییٚتِکۍ لوکل کِرکٹر چھِ پارٹسِپیٹ کَران اگر أسۍ وُچھان چھِ یہِ چھُ اَکھ مطلب اَکھ نوٚو صُبح وُنٛکیٚس چَلان ییٚتہِ زبردست یَتھ منٛز چھِ أسۍ کِرکٹُک عروج اگر اکھ ینٛگ پٔرسن وُنٛکیٚس آسہِ کِرکٹ زبر آسہِ آسہِ گِنٛدان تہٕ سُہ ہیٚکہِ پنُن روزگار وُنٛکیٚس کِرکٹس پٮ۪ٹھ یتھ لوکل کِرکٹس منٛز وُنٛکیٚس کمٲیِتھ ییٚتہِ چھِ وُنٛکیٚس لوکل کِرکٹس منٛز زبردست رۄپَے یِوان لگاونہٕ اگر أسۍ وُچھان چھِ وُنٛکیٚس کشمیٖرس منٛز ییٚتہِ چھِ ڈِسٹِرٛک وایز چھِ ییٚتہِ گَژھان ٹورنامیٚنٛٹہٕ ڈِسٹِرٛکس منٛز چھِ ییٚتہِ یِوان بٔڑۍ بٔڑۍ ٹورنامیٚنٛٹ گِنٛدنہٕ یَتھ منٛز ییٚتِکۍ نام دار کٔشیٖرِ ہِنٛدی نام دار پلیر چھِ پارٹسِپیٹ کَران تِمن چھِ پتہٕ یِوان ہر کانٛہہ چیٖز پرٛووایڈ کرنہٕ تِمن چھُ یِوان میچ فیٖس پرٛووایڈ کرنہٕ تِمن چھُ پیٚوان یِوان اِنفرٛاسٹرکچر تِمن یِم اِکیٛوٗمیٚنٹٕس آسن ضروٗرت تِم چھِ یِوان پرٛووایڈ کرنہٕ گوٚو وُنٛکیٚس چھِ اَکھ زبردست یعنے کہِ یۄس ییٚتہِ وُنٛکیٚس چھُ یہِ مطلب یۄس یہِ یعنے کہِ اگر أسۍ وُچھان چھِ سٲنِس کنٹری منٛز تہِ اگر أسۍ وُچھو یعنی کہِ ٲں وُنٛکیٚس چھُ زبردست کِرکٹ چَلان سانہِ یَتھ یعنی کہِ لوکل کِرکٹ چھُ یِوان زبردست تہٕ اگر أسۍ وُچھو اِنٹرنیشنل کِرکٹ سانہِ کنٹرٛی منٛز سُہ تہِ چھُ وُنٛکیٚس عروٗجس منٛز ٹاپ موسٹہٕ ٹیٖم چھِ وُنٛکیٚس اِنڈیا ہٕچۍ یِوان ماننہٕ ؤرلڈٕ وایڈ یِوان ماننہٕ چاہیے سُہ سُہ ٲسۍ تن وَن ڈے وَن ڈے کِرکٹ ٲسۍ تن ٹیٚسٹہٕ کِرکٹ ٲسۍ تن یا ٹی ٹُونٹی کِرکٹ ٲسۍ تن تہٕ اگر أسۍ وُچھان چھِ یُس لوکل ٲں یعنی کہِ لوکل کِرکٹ چھُ ییٚتہِ تتھ منٛز یِنۍ وُنٛکیٚس وارِیاہ چینٛجٕز کرنہٕ ییٚتیٛک یُس لوکل یوٗتھ چھُ تِم چھِ وُنٛکیٚس گِنٛدان ییٚتہِ میٹ کِرکٹ میٹ کِرکٹ چھُنہٕ مگر کِرکٹ ریل کِرکٹ کِہیٖنۍ اسہِ پَزِ اگر سون یۄس ییٚتہِ گورمیٚنٛٹ چھِ سۄ یوٗتھ سپورٹٕس ایٚسوسیشن چھِ یِم یِم ییٚتہِ کِرکٹِنٛگ باڈی سۭتۍ چھِ ایٚسوسِیٹ چھِ ییٚتہِ سٲنِس یَتھ ٲں سِٹیٹ یعنی کہِ یوٗ ٹی منٛز اسہِ پَزِ یِمن پَزِ وُنٛکیٚس کَرٕنۍ پرٛووایڈ ہر کُنہِ ڈِسٹِرٛکس منٛز ہر کُنہِ جایہِ اَکھ اَکھ زٕ زٕ ٹٔرفہٕ ٹٔرفہٕ پرٛووایڈ کرنہِ کیٛازِ یُس ریل کرکٹ چھُ وُنٛکیٚس اصلی کرکٹ چھُ سُہ چھُ ٹٔرٕف کرکٹ اگر اَکھ لوکل یوٗتھ وُنٛکیٚس لوکل کِرکٹر اگر سُہ کَرِ کٲم لاگہِ سُہ گِنٛدُن ٹٔرفہِ پٮ۪ٹھہٕ تٔمۍ سُنٛد فیٛوچر ہیٚکہِ پگاہ بٔنِتھ اِنٛٹرنیشنلس منٛز تہِ ہیٚکہِ سُہ وٲتِتھ اِنٛٹرنیشنلس منٛز تہِ ہیٚکہِ سُہ وٲتِتھ مگر وُنٛکیٚس اگر أسۍ وُچھان چھِ گرٛاوُنٛڈ چھِ لۄکٕٹۍ آسان ٹٔرٕف ٹٔرٕف چھِنہٕ پرٛووایڈ آسان ہر کُنہِ جایہِ کِہیٖنۍ باقٕے چیٖز اگر أسۍ وُچھان چھِ گرٛاونٛڈن منٛز یِم مطلب باقٕے چھِ یعنی کہِ رولر ووٗلر تِم چیٖز چھِنہٕ وُنٛکیٚس آسان سٲنِس یَتھ لوکل کِرکٹس منٛز کِہیٖںی یِمن چیٖزن پٮ۪ٹھ گٔژ وُنٛکیٚس تھوڑا اگر گورمیٚنٛٹ ویٚژھہِ ہے یِمن منٛز گٔژ اِمپرٛوٗمیٚنٛٹ یِنۍ یعنی کہِ ہر کُنہِ جایہِ گوٚژھ تھوڑا یعنی کہِ ڈرٛیٚسِنٛگ روٗم گوٚژھ آسُن پرٚووایڈ کرُن ییٚتِکۍ ٲں ییٚتِکۍ سُہ لوکل یوٗتھ کرِ ہے پانہٕ وٲنۍ آسان تتیٚتھ بیٚہوان کیٛازِ کہِ اگر أسۍ وُچھان چھِ منٛز چھُ گَرٕم تہِ وارِیاہ آسان تمہِ بچنہٕ خٲطرٕ گوٚژھ آسُن ڈرٛیٚسِنٛگ روٗم تہِ سُہ تہِ روزِ ہے اصٕل بیٚیہِ اگر کرٕہان کٲم یِم یعنی کہِ ٲں ٹٔرٕف وِکٹ تہِ گوٚژھ آسُن بیٚیہِ گَژھہِ آسُن رولر تہِ گوٚژھ آسُ یُس اتھ پِچس یہِ رول کرنہٕ أتی گَژھہِ ہے سٕموٗتھ پِچ گَژھہِ ہے بیٚیہِ گٔژھۍ یِم ہر کُنہِ جایہِ تھوڑا بٔڑۍ بٔرۍ گراوُنٛڈ پرٛووایڈ کَرٕنۍ کہِ یُس یہِ لۄکُٹ گرٛاوُنٛڈ چھُ یَتھ منٛز لۄکٕٹۍ ڈایمیٚنشنٕز چھِ آسان لۄکٕٹۍ لۄکٕٹۍ چھِ آسان یِم چھِنہٕ أکِس ٲں یِم چھِنہٕ مطلب اکھ اصٕل مین کرکٹر چھِنہٕ اَمہِ سۭتۍ بنان کِہیٖنۍ کیٛازِ کہِ ییٚمہِ ساتہٕ اَکھ یعنی کہِ بوٚڈ گرٛاوُنٛد چھُ آسان تَتہِ چھِ تِم ہیٚکان سِنٛگلہٕ تہِ ڈبلہٕ نِتھ تَمہِ سۭتۍ چھُ تُہنٛد سِٹیٚمنا تہِ تران فِکرِ أکِس کرکٹرٕ سُنٛد یہِ کوٗتاہ چھِ فُلی فِٹ أکِس لۄکٹِس گرٛاوُنٛڈس منٛز چھِ یِم صِرف چھَکن تہٕ چوکن گِنٛدان ییٚمہِ سۭتۍ نہٕ اسہِ أکِس کِرکٹرٕ سٕنٛز چھِ فِٹنیٚس تران فِکرِ کِہیٖنۍ گوٚو یِم چیٖز پزن اَکِس وُنٛکیٚس سٲنِس یَتھ گورمیٚنٛٹس سٲنِس یَتھ ٲں یعنی کہِ ٲں کِرکٹ ایٚسوسیشنَس پرٛووایڈ کَرٕنۍ ہر کُنہِ جایہِ اَمہِ سۭتۍ ہیٚکہِ گٔژھتھ سون یُس یہِ لوکل کِرکٹ چھُ یہِ ہیٚکہِ اِمپرٛوٗ گٔژھتھ لوکل کِرکٹ چھُ اِمپرٛوٗ کرنہٕ خٲطرٕ ییٚلہِ اِمپرٛوٗ یِنۍ کرنہٕ تیٚلے ہیٚکہِ اَکھ ییٚتیٛک لوکل پگاہ اِنٛٹرنیشنل وٲتِتھ ییٚلہِ تٔمِس گۄڈٕنیٚتھٕے یِم چیٖز آسان اِکوِپمیٚنٛٹٕز آسن اِنفرٛاسٹکچر آسَن گرٛاوُنٛڈ آسہِ گرٛاوُنٛڈ آسن بٔڑۍ آسَن یا ٹٔرٕف وِکٹ آسہِ میٹ وِکٹ گوٚس نہٕ آسُن کِہیٖنۍ یِم چیٖز ییٚلہِ پرٛووایڈ یِنۍ کَرنہٕ تَمہِ ساتہٕ ہیٚکہِ اَکھ لوکل کِرکٹر ٲں اِنٹرنیشنل وٲتِتھ بیٚیہِ گوٚژھ پیٛون أکِس لوکل کِرکٹرس ٲں پیٚوان کَرُن تٔمِس گَژھہِ پیٚوان کَرُن یعنی کہِ لوکل کِرکٹرس پَزِ پاوُن یعنی کہِ تٔمِس تھوڑا یِمن کیٚنٛہہ پونٛسہٕ تہِ پرٛووایڈ کَرُن ییٚمہِ پونٛسہٕ سۭتۍ پگاہ تِم گَژھَن کٲم ٲں پونٛسہٕ تہٕ گَژھَن پرٛووایڈ کَرٕنۍ تاکہِ سُہ ہیٚکہِ ٲں کٔرِتھ کٲم پگاہ ہیٚکہِ سُہ پنُن روزاگار تہِ اَمہِ سۭتۍ کمٲیِتھ اگر أسۍ وُچھان چھِ ینٛگ پلیٛٲرٕس کِتھ کٔنۍ گَژھَن ینٛگن وُنٛکیٚس اگر أسۍ وُچھان چھِ سانہِ سوسایٹی منٛز چھِ ڈرگٕس وارِیاہ زیادٕ لوٗکھ چھِ گٔمٕتۍ ختٕم وُنٛکیٚس سون یوٗتھ چھُ گوٚمُت ختٕم اسہِ پَزِ پرٛووایڈ کَرٕنۍ ہر کانٛہہ ینٛگ پلیر پَزِ تِم گَژھن رُجوع کرناوٕنۍ أکس کِرکٹرس کُن ییٚمہِ ساتہٕ أسۍ ینٛگ ٲں کرہوک أسۍ ٲں تِمن دِمو أسۍ یعنی کہِ ٲں تِمن بیٹ دِمو بال دِمو ٲں ڈرگٕس دمہوکھ نہٕ کِہیٖنۍ تَمہِ سۭتۍ کیٛاہ گَژھہِ کٲم سون یوٗتھ بچہِ سون یوٗتھ ییٚلہِ بچہِ أسۍ ہیٚکو کٔرِتھ کٲم سون یوٗتھ ہیٚکہِ پگاہ کیٚنٛہہ تہِ کٔرِتھ سُہ ہیٚکہِ پگاہ کُنہِ تہِ جایہِ کُنہِ تہِ پوزِشن پٮ۪ٹھ وٲتِتھ اسہِ پَزِ یعنی کہِ سَپورٹ گَژھہِ اسہِ ایٖزیٖلی ایٚکسیٚسیبٕل بناوُن اسہِ گَژھَن بناوٕنۍ اسہِ اسہِ پزَن ڈِسٹِرٛک وایز ٹورنامیٚنٛٹ کَڑٕنۍ اسہِ پزَن وِلیج لیٚول ٹورنامیٚنٛٹ کَڑٕنۍ اسہِ پَزن رِجن وایز ٹورنامیٚنٛٹ کَڑٕنۍ اَمہِ سۭتۍ کیٛاہ گَژھہِ کٲم یعنی کہِ یُس اَکھ لوکل کِرکٹر آسہِ ینٛگ کِرکٹر آسہِ سُہ ہیٚکہِ ایٚکسیٚسیٚبٕل یِمن چیٖزَن پٮ۪ٹھ وٲتِتھ تٔمِس گَژھہِ نہٕ پرٛابلٕم کہیٖنۍ نَہ تہٕ اگر أسۍ ہوٚم ڈَ یعنی کہِ سِٹیٹ یا یوٗ ٹی لیٚول ٹورنامیٚنٛٹ کَڑو اکھ یُس ٲں اَکھ لوکل کِرکٹرَس چھُنہٕ تتھ منٛز وٲرۍ واتان گِنٛدنس کِہیٖنۍ گوٚو اگر أسۍ ڈِسٹِرٛک وایز تہِ کَڑو وِلیج لیٚول تہِ کَڑو ٲں محلہٕ وایز تہِ کَڑو ٹورنامیٚنٛٹہٕ اَمہِ سۭتۍ کیٛاہ گَژھہِ کٲم ہر کانٛہہ یُس تہِ ینٛگ پلیر آسہِ یُس تہِ ینٛگ پلیر آسہِ سُہ ہیٚکہِ کِرکٹَس کُن رُجوع گٔژھتھ تہٕ آرام سان بیٚیہِ میلہِ تٔمِس موقعہٕ گِنٛدنس منٛز وُنٛکیٚس چھُ کِرکٹ ضُروٗری سانہِ لایفہِ خٲطرٕ کِرکٹ ورٲے چھَنہٕ مطلب یہِ چھُ اَمہِ موٗجوٗب ضُروٗری اِنسان چھُ فُلی فِٹ روزان اِنسان چھُ روزان فُلی فِٹ اِنسانس چھِ روزان یعنی کہِ ٲں سُہ چھُ روزان یعنی کہِ سُہ چھُ روزان فِٹ فٹ ییٚلہِ سُہ روزِ سُہ ہیٚکہِ پگاہ کیٚنٛہہ تہِ لایفہِ منٛز کانٛہہ تہِ کٲم کٔرِتھ کیٛازِ ییٚلہِ اَکھ أکِس فِٹ باڈی منٛز چھُ روزان اَکھ ہیٚلدی ماینٛڈ تنٛدرُست دیٚماغ چھُ روزان أکِس فِٹ باڈی منٛز اگر أسۍ وُچھو سٲنۍ یعنی کہِ یہِ اسہِ پزِ نہٕ وُنٛکیٚس کرٕنۍ کٲم یعنے کہِ لٔڑکی اگر آسَن یِمن تہِ پَزِ کِرکٹَس کُن رُجوع دیٛن ٲں یعنی کہِ یِم تہِ گژھَن کِرکٹ گِنٛدٕنۍ یا اگر نہٕ کِرکٹ باقٕے سپورٹسَن منٛز گَژھن یِم کَرٕنۍ پارٹسِپیٹ أڑۍ جھال بیٹ گِنٛدن جھال بیٹ تہِ چھِ اکھ اصٕل گیم یُس یِم ہیٚکن گِنٛدِتھ یا باقٕے باقٕے چیٖز چھِ وارِیاہ آسان گوٚو یِم چیٖز پزَن اسہِ وُنٛکیٚس تھاوٕنۍ مَدِ نظر اکھ کیٛاہ چھُ سوسایٹی منٛز کیٛاہ چھُ ضُروٗری وُنٛکیٚس کِتھ کٔنۍ پَزِ اسہِ روزُن رجوع کَرُن اَکھ ینٛگ کِرکٹر کِتھ کٔنۍ پَزِ اسہِ کَرُن ییٚلہِ زن أسۍ وُچھان چھِ ڈرٛگ چھِ وُنٛکٮ۪ن سوسایٹی منٛز یہِ ختم کرنہٕ خٲطرٕ چھُ اَکھ سپورٹ اَکھ اصٕل ایٚکٹِوٹی ییٚمہِ ٮسۭتۍ سُہ پنُن دیٚماغ اُکنٕے تھایہِ آوُر تہٕ سُہ ہیٚکہِ یِمو بِدت کامیٛو نِش دوٗر روزِتھ تہٕ یِہٲے چھِ اَکھ مسیج وُنٛکیٚس لاسٹَس یعنی کہِ ڈرٛگ چھُ کَرُن ایٚوایڈ تہٕ کرکٹس کُن چھُ رُجوع دیُن تہٕ پنُن کیرِیر چھُ بناوُن اصٕل پٲٹھۍ وُنٛکیٚس تہٕ یِمَے چیٖز گَژھَن تھاوٕنۍ مَدِ نظر تہٕ کِرکٹ چھُ سٲنِس مطلب ٹاپ موسٹہٕ گیم یِوان ماننہٕ سانہِ کنٛٹری منٛز اگر أسۍ وُچھان چھِ وُنٛکیٚس یہِ چھِ نمبر ون گیم یِوان ماننہٕ یَتھ منٛز وُنٛکیٚس اَکھ لۄکُٹ بچہٕ تانۍ أکِس بٕڑس بٕڑٕ نفرس تانۍ چھُ وُنٛکیٚس پارٹسِپیٹ یِوان کرنہٕ گوٚو اسہِ پَزِ کَرٕنۍ کٲم یِہٲے اسہِ پَزن نہٕ پنٕنۍ بچن اگر کیرِیرس سۭتۍ سۭتۍ تِم اَتھ کُن تہِ دِنۍ صحت خٲطرٕ سُہ تہِ چھُ ٹھیٖک یہِ تہِ چھُ اکھ وُنٛکیٚس سۄ اصٕل آپشن یَتھ منٛز اَکھ وارِیاہ کیرِیر چھِ یِوان یُس اَکھ ٲں مطلب کیرِیررٕچۍ آپشن چھِ زبردست اگر اَکھ وُنٛکیٚس نیشنل لیولہِ اِنٹرنیشنل لیولہِ پٮ۪ٹھ وُنٛکیٚس کِرکٹ لاگہِ گِنٛدُن گوٚو یِم چیٖزن پَزن اسہِ دھیٛان تھاوٕنۍ تہٕ اسہِ پَزِ اَکھ بچس پَزِ نہٕ اسہِ رُکناوُن وُنٛکیٚس تہٕ سُہ پَزِ اسہِ اُکنٕے اُکنٕے کَرُن رُجوع اگر تٔمِس اِنٹرٛسٹہٕ آسہِ یِمن چیٖزن کُن